اَہن حظ اَدٕ کیٛاہ

ہَہ مےٚ تہِ پیوٚو اَکہِ لَٹہِ ٹرٛانسلیٹ کَرُن کیٚنٛہہ پیوٚو مےٚ ٹرٛانسلیٹ کَرُن زِ کیٛاہ پیوٚو ٹرٛانسلیٹ کَرُن سُہ سورُے ڈِٹیل وَنو بہٕ تۄہہِ اَکہِ لَٹہِ اوس اَکھ اَنٛگریز آمُت یور کٔشیٖرِ تہٕ سُہ اوس بَنٛڈ تٔمِس ٲس بیٚیہِ زَنان تہِ سۭتۍ سُہ اوس بَنٛڈٕ پوٗرۍ کِن پَکان تہٕ تِمو ٲسۍ وَنان تِمو کوٚر مےٚ آلَو اِشارو سۭتۍ پَتہٕ ووٚنُکھ دوٚپُکھ ییٚکیٛاہ یہِ مطلب یہِ اَسہِ چھُ گَژھُنَن بَنٛڈٕ پوٗرۍ کہِ ٹوٗرِسٹ پٕلیسَن پٮ۪ٹھ چھُ اَسہِ گژھُن تہٕ وۄنۍ اوس تِمَن اَکھ سۭتۍ سُہ اوس تِمَن کٲشِرۍ پٲٹھۍ وَنان تِمو ووٚن ژٕ کَر یہِ ٹرٛانسلیٹ یہِ کیٛاہ چھُ یہِ وَنان اَسہِ تہٕ مےٚ کوٚرمَکھ پَتہٕ ٹرٛانسلیٹ تہٕ مےٚ ووٚن تِمَن پَتہٕ یہِ چھُو وَنان تۄہہِ یِتھ کَنۍ یِتھ کَنۍ تہٕ تَمہِ وِزِ گوٚو مطلب مےٚ اوس واریاہ اَسُن تہِ یِوان کیٛازکہِ سُہ اوس اَکھ مطلب ڈِفِکلٹ تہِ مطلب ڈِفکَلٹ تہِ اوس نہٕ کیٚنٛہہ مگر تھوڑا بہت اوسُس بہٕ ہِچکِچاوان تہٕ مگر مےٚ کوٚر تِمَن جلدی جلدی پَتہٕ ٹرٛانسلیٹ تہٕ تِمو ووٚن پَتہٕ تٔمِس یِتھ کَنۍ دوٚپہَس یہِ چھُے وَنان یِتھ کَنۍ یِتھ کَنۍ تہٕ تِم گٔے واریاہ زیادٕ خۄش پَتہٕ توٚر تِمَن سَمٕج پوٗرٕ پَتہٕ کٔر مےٚ تہِ تِمَن اِنٛگلِش پٲٹھۍ کَتھ تہٕ ووٚنمَکھ یِتھ کَنۍ یِتھ کَنۍ یہِ چھُو تۄہہِ یِتھ کَنۍ یِتھ کَنۍ وَنان کہِ سُہ اوس تِمَن کٲشِر پٲٹھۍ کَران کَتھ ہُم ٲسۍ وَنان اَسہِ وَن ژٕ یہِ ٹرٛانسلیٹ کٔرِتھ اِنٛگلِش پٲٹھۍ یہِ کیٛاہ چھُ وَنان تہٕ بیٚیہِ بیٚیہِ کہِ لَٹہِ گٔے کٲم بیٚیہِ کہِ لَٹہِ تہِ ٲسٕس بہٕ اَکہِ لَٹہِ پَکان تہٕ کیٛاہ چھِ اَتھ وَنان بہٕ چھَس پَکانَن بہٕ ٲسٕس گٔمٕژ شَہر ؤژھمٕژ بہٕ گٔیَس لالچوک اَتہِ تہِ ٲس اَکھ اَنٛگریز باے تہٕ تہٕ تٔمِس اوس نہٕ تَران سَمجی سۄ مطلب سۄ ٲس سارنی سۭتۍ اَصٕل پٲٹھۍ کَتھ کَران تہٕ تٔمۍ کٔر مےٚ سۭتۍ تہِ کَتھ تہٕ پَتہٕ ووٚنُن مےٚ تُہۍ کیٛاہ چھُو کٲشِر پٲٹھۍ وَنان ہَو آر یُوَس دوٚپمَس أسۍ چھِ وَنان وارَے چھَکھَے وارَے چھَکھَے وارَے یِتھَے کٔنی دوٚپُن تُہۍ کیٛاہ چھُو وَنان ہَو اِز یُوَر فیملی دوٚپمَس أسۍ چھِ وَنان کہِ گَرٕ گَرِکۍ چھُوٕ سٲری ٹھیٖک تہٕ دوٚپُن تُہۍ کیٛاہ چھُو وَنان ہاں وَ یہِ مطلب ہَو اِز یُوَر مطلب وِیَر ڈوٗ یوٗ لِو تُہۍ کیٛاہ چھُ اَتھ وَنان مےٚ دوٚپمَس أسۍ چھِ وَنان اَتھ تُہۍ کَتہِ چھُو بَسان دوٚپ یِتھَے کٔنی مطلب مےٚ اوس اَسُن تہِ یِوان واریاہ زیادٕ تہٕ مَگر مطلب اوسُم اٮ۪کسایٹمٮ۪نٛٹ سُہ اَلگٕے تٔمِس ونٛنٕچ تہٕ پَتہٕ ٲسٕس بہٕ تٔمِس یِتھَے کٔنی سَمجاوان یَتھ چھِ أسۍ یِتھ کَنۍ وَنان ہُتھ چھِ یِتھ کَنۍ وَنان پَتہٕ ووٚنُن تُہۍ کیٛاہ چھُو وَنان اِنٛگلِش پٲٹھۍ چھُ زَنہٕ بیٹ تَتھ کیٛاہ چھُو وَنان دوٚپمَس أسۍ چھِ بیٹٕے وَنان تَتھ دوٚپُن بَلا دوٚپمَس بَلا تہِ چھِ مگر أسۍ چھِ کٲشِرۍ پٲٹھۍ بیٹٕے وَنان تَتھ پَتہٕ دوٚپُن یِتھَے کٔنی وَتَن کیٛاہ رَ روڈَس کیٛاہ چھُو ووٚنمَس وَتہٕ دوٚپُن سۄ تہِ ٲس واریاہ زیادٕ اَسان ییٚلہِ بہٕ تٔمِس ٲس وَنان دوٚپُن دَروازَس ڈورَس کیٛاہ چھُو وَنان دوٚپمَس دَروازٕ دوٚپَن دارِ کیٛاہ چھُو وَنان دوٚپمَس یہِ دوٚپُن وِنڈووَس کیٛاہ چھُو وَنان دوٚپمَس دٲر دوٚپُن کیٛاہ چھِ اَتھ وَنان فینَس کیٛاہ چھُو فینٕے وَنان تہٕ بَس ٲس اَسان پَتہٕ واریاہ زیادٕ دوٚپُن تُہۍ کیٛاہ چھُو وَنان أسۍ چِھِ وَنان بَلپ مطلب یہِ تُہۍ کیٛاہ چھُو اَتھ وَنان سُہ ٲس اِنٛگلِش پٲٹھۍ وَنان دوٚپٕس أسۍ چھِ وَنان بٔتۍ دوٚپُن کیٛاہ چھِ اَتھ وَنان ٹیب ٹیبلَس کیٛاہ چھُو وَنان دوٚپمَس ٹیبلٕے چھِس وَنان دوٚپُن کیٛاہ چھِ اَتھ وَنان اَچھا گوٚو ٹھیٖک دوٚپُن تُہۍ کیٛاہ چھُو وَنان کیٛاہ چھِ اَتھ وَنان یَتھ یِتھ ہَہ قٲلیٖنَس کیٛاہ چھُو وَنان دوٚپُن أمۍ ووٚن کارپٮ۪ٹ دوٚپمَس قٲلیٖنہٕ دوٚپُن کیٛاہ چھِ اَتھ وَنان یہِ بیگ دوٚپمَس بیگٕے دوٚپُن اَچھا مےٚ ؤنۍتو تُہۍ تُہۍ کیٛاہ چھُو مطلب گَہ مطلب کِتھ کَنۍ کیٛاہ چھُو کَران دُہٕچ رُٹیٖن کیٛاہ چھےٚ تُہُنٛز آسان پَتہٕ ووٚن مےٚ أمِس سورُے اِنٛگلِش پٲٹھۍ دوٚپمَس أسۍ کیٛاہ چھِ کَران صُبحَس چھِ وۄتھان سُلی چاے چھِ چٮ۪وان دوٚپُن تَتھ کیٛاہ چھِ وَنان تَتھ چایہِ دوٚپمَس نوٗن چاے پَتہٕ ووٚنُن تَتھ چھےٚ پِنٛک ٹی تہِ وَنان دوٚپمَس اۭ پِنٛک ٹی یی گٔے نُن چاے تہٕ یہِ ٲس واریاہ زیادٕ اَسان یہِ ٲس واریاہ اَصٕل پَتہٕ ووٚنُن یِتھے کٔنی پَتہٕ ٲسٕس بہٕ أمِس یِتھے کٔنی یِتھے کٔنی وَنان ہُتھ کیٛاہ چھِ وَنان یَتھ کیٛاہ چھِ وَنان أمِس ٲسٕس بہٕ سارے ییٖتِس کالَس مےٚ أمِس سورٕے کیٚنٛہہ ووٚن کَتھ کیٛاہ چھِ وَنان تہٕ یہِ تہِ گٔے واریاہ خۄش دوٚپُن مےٚ کھوٚت واریاہ پَسَنٛد تۄہہِ ووٚنُو مےٚ یہِ سورُے تۄہہِ ہیٚچھنٲؤس بہٕ یہِ

یہِ کھوٚت مےٚ واریاہ زیادٕ پَسَنٛد ہُہ یہِ پَتہٕ ٲس یِتھَے کٔنی وَنان دوٚپُن یہِ تُہۍ کیٛاہ چھُو وَنان یَتھ مےٚ روٗد نہٕ یاد سُہ کیٚنٛہہ کیٛاہ وَنیو مےٚ أمۍ کیٛاہ تھام ووٚن أمۍ بیٚیہِ دوٚپُن تُہۍ کیٛاہ چھُو تَتھ وَنان تہٕ پَتہٕ ووٚنمَس مےٚ سُہ تہِ یَتھ چھِ أسۍ وَنان یہِ اۭں أمۍ ووٚن دوٚپُن کیٛاہ چھِ اَتھ وَنان تُہۍ کیٛاہ چھُو وَنان پَر کٔٹٕنزَن دوٚپمَس پَردٕ دوٚپُن تہٕ یِمَن کیوٗشَن دوٚپمَس تٔکیہِ دوٚپُن کیٛاہ چھِ اَتھ وَنان یَتھ کیٛاہ چھُو وَنان ٹاوٮ۪ل دوٚپمَس توٗلیَہ دٔج کیٛاہ یِتھَے کٔنی دوٚپُن لیپٹاپ دوٚپمَس لیپٹاپٕے وَنان دوٚپُن کیٛاہ چھِ اَتھ وَنان پَتہٕ ٲس اَسان دوٚپُن یِمَن کیٛاہ چھُو وَنان اَنمٕلزَن دوٚپمَس جانوَر دوٚپُن کیٹ دوٚپمَس بیٛٲر دوٚپُن کیٛاہ چھِ اَتھ وَنان کَپ دوٚپمَس پیٛالہٕ تہٕ دوٚپُن کیٛاہ چھِ اَتھ وَنان یہِ لاک دوٚپمَس کُلُف تہٕ یِتھَے کٔنی یِتھَے کٔنی ؤنۍ أمۍ واریاہ چیٖز تہٕ بہٕ تہِ چھَس أمِس وَنان وَنان ہُہ یہِ أمِس گوٚو واریاہ زیادٕ پَسَنٛد دوٚپُن تۄہہِ چھو واریاہ اَصٕل یہِ زَبان دوٚپُن اَگر وۄنۍ یہِ آسہِ کیٛاہ چھِ اَتھ وَنان تُہۍ کیٛاہ چھُو وَنان گٮ۪سٹَن دوٚپمَس پٔژھۍ تہٕ یہِ چھےٚ اَسان یہِ کوٗتاہ چھےٚ اَسان أمِس نِش مِلیو مےٚ واریاہ ٹایِم اَمۍ موٗجوٗب کہِ ییٚتٮ۪ن مطلب ییٚتہِ بہٕ ٲسٕس کھٮ۪وان مےٚ اوس مےٚ ٲس مےٚ کٔر بِریانی آرڈَر أمۍ تہِ کٔر بِریانی آرڈَر یہِ تہِ ٲس کھٮ۪وان تہٕ یہِ تہِ ٲس پَتہٕ کَتھ کَتھ کَران اَسہِ کوٗتاہ چھِ اوٚسمُت اَسہِ کوٗتاہ چھِ اوٚسمُت یہِ چھےٚ مےٚ پَتہٕ یِتھَے کٔنی وَنان ہُتھ کیٛاہ چھُو وَنان یَتھ کیٛاہ چھُو وَنان تہٕ بہٕ تہِ چھَسَس وَنان مےٚ تہِ دوٚپ وَنسوٗ پانَہ یہِ تیٛاہ ہیٚچھِ زٕ ترٛےٚ چیٖز یہِ تیٛاہ ہیٚچھِ کیٚنٛہہ لفٕظ ہیٚچھِ ییٚتٮ۪ن یہِ دوٚپُن تُہۍ کیٛاہ چھُو وَنان یہِ کَسٹٕمَرَس دوٚپمَس خریٖدار تہٕ چھےٚ اَسان دوٚپُن تُہۍ کیٛاہ چھُو وَنان شاپکیٖپرَس دوٚپمَس دُکاندار دوٚپُن تُہۍ کیٛاہ چھُو وَنان گَہ یَتھ یَتھ ہَہ یَتھ ڈاکٹرَس کیٛاہ چھُو ووٚنمَس ڈاکٹَر حظ بیٚیہِ کیٛاہ وَنوس حکیٖم بیٚیہِ کیٛاہ وَنوس تہٕ بَس أسۍ چھِ مُمٕتۍ اَسان اَسان تہٕ ٲس پَتہٕ یِتھَے کٔنی کَتھ کَتھ چَلان مطلب مَزٕ لوٚگ سُہ ٲس اورُک وَنان بہٕ ٲسٕس یورُک وَنان دوٚپُن أسۍ چھِ تَتہِ یِتھ کَنۍ ہُتھ کَنۍ یِتھ کَنۍ ووٚن تٔمۍ تہٕ

یہِ مےٚ وٕنۍ تہِ ژٕ اَکھ کَتھ کیٛاہ چھِ اَتھ وَنان مےٚ چھُ گژھُن کیٛاہ چھِ اَتھ وَنان مےٚ چھِ اَنٕنۍ شال وال ہُہ یہِ وۄنۍ کَتٮ۪ن بَنَن وَنہِ اَصٕل ہُہ یہِ مےٚ پَتہٕ ووٚنمَس مےٚ یِتھَے کٔنی مارکیٹ وارکیٹ ژٕ کوٚت گَژھ کیٛاہ گَژھ کَتٮ۪ن بنٛنَے ژےٚ اَصٕل تہٕ ٲس یہِ دوٚپُن أسۍ چھِ وَنان شِکار آ سُہ ٲس کَران شِکارا دوٚپمَس اَہَن حظ اۭں شِکارا تہِ ناو تہِ وَنان یہِ چھُے ژےٚ وۄنۍ پَنٕنۍ مرضی ژٕ کیٛاہ وَنہٕ ہس گٔے خۄش دوٚپُن ییٚکیٛاہ یہِ مےٚ وَن تہٕ ژٕ اَکھ کَتھ یہِ بیٚیہِ تہِ تٔمۍ ؤنۍ واریاہ چیٖز واریاہ دوٚپُن یَتھ کیٛاہ چھُو وَنان یہِ یَتھ ہَہ مےٚ گوے وۄنۍ مےٚ چھُنہٕ وۄنۍ وٕنۍکٮ۪ن یاد پٮ۪وان تیوٗتاہ تہِ یوٗتاہ تٔمۍ مےٚ ووٚن دوٚپُن ٹرٛنکَس کیٛاہ چھُو وَنان دوٚپمَس صندوٗق دوٚپُن ٹھیٖک دوٚپُن کیٛاہ چھِ اَتھ وَنان زیادٕ چھو تۄہہِ رِزَمبٕل گژھان اُردُوَس سۭتۍ دوٚپمَس زیادٕ چھَنہٕ گژھان کیٚنٛہہ مگر گژھان چھُ تاہَم گژھان چھِ زیادٕ تہِ وَنٛنہٕ بہٕ زیادَے چھُ گژھان مگر گژھان چھُ پَتہٕ سۄ گٔے واریاہ زیادٕ خۄش دوٚپُن مےٚ کوٚرُن تُہُنٛد واریاہ دوٚپُن تُہۍ کیٛاہ وَنان یَتھ یَتھ ہَہ فاک دوٚپمَس اَچھا کانٛٹہٕ دوٚپُن سُپوٗن دوٚپمَس چَمچہٕ دوٚپُن کیٛاہ چھِ اَتھ وَنان پٕلیٹ دوٚپمَس پَلیٹہٕ تہٕ چھےٚ سۄ اَسان دوٚپُن کاپَر دوٚپمَس ترٛام دوٚپُن گولڈ دوٚپمَس سۄن دوٚپُن سِلوَر دوٚپمَس رۄف دوٚپُن نِکٕل دوٚپمَس مِس تہٕ سۄ چھےٚ وۄنۍ یِتھَے کٔنی وَنان وَنان وَنان تہٕ واریاہ زیادٕ کوٚرُن خۄش تہٕ أسۍ چھِ مگر أمِس وَنان وَنان ہُہ یہِ تہٕ پَتہٕ دوٚپ أمۍ یِتھَے کٔنی دوٚپُن بیٚیہِ تہِ أمۍ ؤنۍ واریاہ واریاہ ؤنۍ أمۍ مےٚ چھُنہٕ وۄنۍ یاد تیوٗتاہ کیٚنٛہہ أمۍ کیٛاہ ووٚن کیٛاہ نہٕ ووٚن مگر یوٗتاہ چھُ مےٚ یاد کہِ یِم چیٖز ؤنۍ أمۍ تہٕ واریاہ مَزٕ لوٚگ پَتہٕ کیٛاہ وَنہو بہٕ اۭں بیٚیہِ ووٚنُن بٕلینکٮ۪ٹ دوٚپمَس کَمَل دوٚپُن اَیرَن دوٚپمَس پرٛٮ۪س تہٕ دوٚپُن کیٛاہ چھِ اَتھ وَنان برٛٮ۪ش دوٚپمَس بٕرٕش دوٚپُن ٹُتھ برٛٮ۪ش دوٚپمَس دَندٕ بٕرٕش دوٚپُن کیٛاہ چھِ اَتھ وَنان فیس واش دوٚپمَس فیس واشٕے دوٚپُن سوپ دوٚپمَس صابَنۍ دوٚپُن کیٛاہ چھِ اَتھ وَنان یہِ ٹیپ دوٚپمَس نَلکہٕ دوٚپُن کیٛاہ چھِ اَتھ وَنان یہِ واریاہ واریاہ چیٖز مطلب مےٚ روٗد سُہ اٮ۪کسپیٖرِیَنٕس چھُ مےٚ وٕنۍ تہِ یاد کہِ مطلب یِمَن کوٗتاہ چھِ چاہَت آسان ہیٚچھنٕچ تہٕ بیٚیہِ کوٗتاہ مطلب یہِ چھُ گژھان اَکھ ٹرٛانسلیشَن چھےٚ گژھان مطلب یہِ چھُ اَکہِ قٕسمُک یہِ سُہ یہِ گژھان مطلب مَزٕ تہِ چھُ لَگان تہٕ بیٚیہِ اَسُن تہِ چھُ یِوان تہٕ بیٚیہِ چھُ سُہ فٔنی ٹایِپ تہِ گژھان سۄ موٗمٮ۪نٛٹ تہٕ سُہ دوٚپُن کیٛاہ چھِ اَتھ وَنان جیٖنٕز دوٚپمَس پٮ۪نٛٹ دوٚپُن کیٛاہ چھِ اَتھ وَنان ٹاپ دوٚپمَس شٲٹ یا فِراک یِتھ کَنۍ ژےٚ خۄش کَری تہِ وَن تَس تہٕ یِتھَے کٔنی مطلب اَن گِنت اَن گِنت چیٖز ؤنۍ أمۍ مےٚ تہِ دیُتمَس یورٕ اَن گِنت چیٖزَن جواب مےٚ تہِ تھٲومَس نہٕ کُنی چیٖزٕچ کانٛہہ دوٚپُن فٕلاوَر دوٚپمَس پوش دوٚپُن یہِ أمۍ وَنیو کیٛاہ تھام لوٹَس دوٚپمَس لوٹَس تہِ چھِ وَنان تہٕ مگر تَتھ چھِ باقٕے باقٕے ناو تہِ پَتہٕ نَدٕر کُلۍ تہِ چھِس وَنان یا کیٚنٛہہ تہٕ دوٚپُن ٹھیٖک ٹھیٖک تہٕ بیٚیہِ تہِ پَتہٕ باقٕے دوٚپُن بُک دوٚپمَس کِتاب دوٚپُن کاپی دوٚپمَس کاپی یی چھِس وَنان یِتھَے کٔنی یِتھَے کٔنی یِتھَے کٔنی ؤنۍ أمِس مطلب مےٚ مےٚ چھِ باسان اَگ بَگ آسَن أمۍ مےٚ ہَتھ چیٖز پِرٛژھۍمٕتۍ أکۍسٕے یَتھ منٛز تَتہٕ حظ وٕچھ مےٚ یِمَن کۭژاہ چاہَت چھےٚ حالانٛکہِ تٔمِس مَہ روزۂن وۄنۍ تِم ہَتوَے یاد مگر تٔمۍ سٕنٛز چاہَت ٲس تیٖژاہ کہِ مےٚ چھُ باسان کَم سے کَم پَنٛژاہ پٔرسَنٛٹ اَسہِ تٔمِس پَتہٕ دٮ۪ماغَس منٛز روٗدمُت مےٚ کیٛاہ ووٚن أمِس مےٚ کیٛاہ ووٚن أمِس مےٚ کیٛاہ کوٚر أمِس سُہ آسہِ تٔمِس مےٚ باسان پَنٛژاہ پٔرسَنٛٹ تام دٮ۪ماغَس منٛز روٗدمُت سُہ چیٖز کوٚرُن مےٚ واریاہ زیادٕ خۄش کہِ تٔمِس روٗد سُہ تیوٗتاہ دٮ۪ماغَس منٛز بیٚیہِ تہِ واریاہ چیٖز مےٚ چھُنہٕ وۄنۍ یاد پٮ۪وان وٕنۍکٮ۪ن تٔمۍ ؤنۍ مےٚ مگر واریاہ چیٖز